السلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُوا وۄستہٕ مُدثر نَہ حظ تۄہہِ کَریٛاو مےٚ شا صُبحَن تہِ فون پَتہٕ دَپیو تۄہہِ شامَن کٔرۍزیو نَہ حظ أسۍ چھِ یہِ کھِرمہٕ پٮ۪ٹھ مُشتاق احمد نَہ یِم دارِ آسہٕ نَہ ہیٚرمِس پورَس بیٚیہِ درواز نَہ حظ یِمَن اوس نَہ میجَرمٮ۪نٛٹ تُلُن اَہَن حظ پَرُس تہِ کوٚروُ تۄہہِ یی بٔنِمِس پوہرَس دوٚپوُ اَتھ کیٛاہ وَنان تہٕ میجَرمٮ۪نٛٹ بَغٲرٕے مےٚ چھِ پَے تہٕ پَتہٕ ٲسۍ تِم تِمَن لٮ۪نگٕتھ غلط اِسلیے چھُسو بہٕ تۄہہِ دَپان ہے تُہی ہے ٲسۍوٕ وۄستہٕ ہُمَن نَہ حظ تۄہہِ دوٚپوُ نَہ مےٚ چھِ تِم پَتَہ اَہَن حظ یہِ وۄنۍ کَر یِیِو تۄہہِ میجَرمٮ۪نٛٹ تُلِو اَہَن حظ میجَرمٮ۪نٛٹ تُلِو تُہۍ یِمَن نَہ حظ تَتھ چھِ یِم پٔٹی یوت لاگٕنۍ کھڑکی چھِ اَہَن حظ اَہَن حظ اَسہِ چھِ جورِ جورِ جورِ چھِ اَسہِ لاگٕنۍ اَہَن حظ بیٚیہِ دَرواز نَہ حظ پٕلینہٕ اَہَن حظ ہُم سُہ کھٔنِتھ چھِنَہ آسان وُڈ کاروِنٛگَس پٮ۪ٹھ تِمَے ترٛٲیِو دَرواز دَرواز سَتھ

اَہَن حظ تَتھ تہِ سُے نَہ نہٕ حظ نَہ نَہ تَتھ تہِ سُے تَتھ چھِ بَدَل سوٗنٛچمُت نَہ وۄستَن اَہَن حظ چلو ٹھیٖک چھُ ٹھیٖک چھُ اَہَن حظ بیٚیہِ اَہَن حظ بیٚیہِ چھِ اَتھ کیٛاہ وَنان چلو ٹھیٖک چھُ یہِ تۄہہِ وۄنۍ باسیو بیٚیہِ چھِ یِم دارِ پٔٹۍ چھِنَہ دارِ پٔٹۍ چھِ لَگَن ژوٚوُہ شایَد بَغٲر چھِ لَگَن اَسہِ تِم چھِ لَگَن اَسہِ شایَد شُراہ کِنہٕ کٔژ اَہَن حظ چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو شُکریہ شُکریہ السلام علیکُم